اَلسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک تُہۍ چھُوا وحیٖدہ جی اچھا اَسہِ حظ ٲسۍ یِم کۄکَر ضوٚرتھ اَسہِ چھِ لگ بگ پَنٛژاہ شیٹھ ضوٚرَتھ یِمَن چھا آز کیٚنہہ ڈِسکاوُنٛٹ ڈِسکاوُنٛٹ چھا کیٚنہہ اَہَن حظ اَہَن حظ اۭں اچھا ٹھیٖک یہِ اَسہِ ٲسۍ فٔسٹَس پٮ۪ٹھ ضوٚرتھ

اَسہِ نِش چھا مال کِنہٕ کیٚنہہ بٮ۪مٲرۍ وٮ۪مٲرۍ ما چھِ یِمَن اچھا ٹھیٖک تی مےٚ دوٚپ بیٚیہِ کیٛاہ بیٚیہِ ؤنِو تُہۍ تُہۍ ؤنۍزیو ریٹ نا اَہَن حظ آ اچھا ٹھیٖک حظ چھِ تی دَپ ژٕ ڈِسکاوُنٛٹ تہِ میلہِ نا اَہَن حظ آ تَوَے کوٚروٕ نہ تۄہے فون اوا اَہَن حظ آ فٔسٹَس پٮ۪ٹھ فَنکشَن چھےٚ تَوَے آ پَنٛژاہ شیٹھ لگ بگ

اَہَن حظ أسۍ کَرہو تیٚلہِ تَمہِ دۄہ فون تہٕ ٹھیٖک چھا اَدٕ حظ تُلِو بِہِو رۄبَس